السلامُ علیکُم ییٚتَس تُہۍ وٲتمٕتۍ چھُو نہ حظ ہنٛدوور اَتہِ پٮ۪ٹھ چھُ تۄہہِ وٕنۍ تھوڑا زٕ ژور کِلوٗمیٖٹر پَکُن تہٕ پَتہٕ وٲتِو تُہۍ لنگیٹ تہٕ لنگیٹ چھُ تۄہہِ بینٛکَس نزدیٖکٕے یُس بِلڈِںٛگ چھِ نہ تٔتی چھُو تۄہہِ تٔتھی منٛز چھُو تۄہہِ اَژُن تہٕ یُس بِلڈِنٛگ چھُ تَتھ منٛزن چھُ أسۍ دوٚیِمہِ دوٚیمِس فٕلورَس پٮ۪ٹھ آسان تہٕ دوٚیمِس فٕلورَس منٛز چھُ أسۍ روٗم نمبر فایِوَس منٛز آسان تور چھُ تۄہہِ یُن اگر تُہۍ یِتھ کَنَن تہِ تہٕ اَتھ چھُ اَتھ بِلڈِنٛگ چھُ أتی نزدیٖکٕے بیٚیہِ فایر سٔروِس تہِ تہٕ بیٚیہِ چھُس یِہٕے بینٛک تہِ تہٕ تۄہہِ لَگیو آرام سان پَتہ تہٕ تُہۍ ہیٚکِو آرام سان وٲتِتھ